بِزنِس ہِندُستانَس منٛز ہِندُستانَس منٛز چھُ واریاہ اَصٕل واریاہ اَصٕل واریاہ اصٕل بِزنِس اور أکِس عام اِنسانَس خٲطرٕ وَنہٕ بہٕ کہِ بِزنِسس برابر چھُنہٕ کٔہٕنۍ چیٖز تہٕ بِزنِسس مُتعلِق وَنہٕ بہٕ کہِ کیازِ بہٕ چھُس پانہٕ تہِ بِزنِس لینہِ ہُندُے بہٕ وَنہٕ کہِ مےٚ کِتھ پٲٹھۍ کوٚر گورمنٹَن ہیلٔپ اَتھ منٛز بہٕ گووُس سٹاٹَس اوس نہٕ مےٚ گرِ کِہِنۍ ٹوٹل بہٕ وَنہٕ پَنٕنۍ کتھ اَمہِ پَتہٕ گوٚوَس بہٕ گورمِنٹَس مےٚ ہیوت أمِس لون یَتھ منٛز زَن مےٚ لوڈ کیریر اکھ کوٚڑ تَمہِ دۄہ اور تَمہِ پَتہٕ وارٕ وارٕ وارٕ وارٕ وارٕ وارٕ ؤنکینس چھِ مےٚ گٲڈۍ تہِ پَنٕنۍ ؤنکیٚنَس چھُ مےٚ یِتھٕے پٲٹھۍ ہَر کٲنسہِ ہندۍ خٲطرٕ وَنہٕ بہٕ بِزِنِس چھُ ییٚتہِ یوٗتاہ اَصٕل یوٗتاہ اَصٕل کہِ گوٚرمینٹ تہِ چھُ اَتھ بِلکُل برونٹھ پَکان اور گورمینٹَن کور مےٚ پَتہٕ اورَے آفر کہِ ژٕ کر بَڑاو سا بِزنِس بڑاو ژٕ تہٕ بینکَن کوٚر مےٚ اورَے آفر بینکن کوٚر مےٚ واریاہ ہیلٔپ اَتھ منٛز تِمو کوٚر مےٚ اورَے آفر بِزنِس بَڑاو ژٕ تہٕ یِتھٕے پٲٹھۍ چھُس بہٕ عام لُکن تہِ وَنان کہِ ییٚتہِ چھُ واریاہ بِزنِس اَصٕل اور سب سے وجہہ چھُ تَتھ یہِ ییٖژاہَن کہِ ہِندُتانَس منٛز چھُ ڈِمانڈ تہِ چیٖزَن ۂنز ٹھیٖک آبٲدی تہِ چھِ ییٚتہِ ٹھیٖک ٹھاکھ اور بِزنِس لیول تہِ چھُ یییٚہِ ٹھیٖک ٹھاکھ واریاہ اَصٕل بِزنِس لیول چھِ ییٚتہِ بہٕ وَنَو تۄہہِ موموٗلی سے موموٗلی اگر بِزنِسس منٛز چھِ واریاہ قسم کانہہ چھُ ہٮ۪کان کہِ بہٕ ہسا تراو پَنُن پٔلانٹ کانہہ چھُ وَنان کہِ بہٕ ہسا کرٕ مطلب یِتھٕے پٲٹھۍ اِمپوٹ اٮ۪کٔسپوٹ ییٚتٮ۪تتھ مطلب بہٕ چھُس وَنان پَنٕنی لوکَلٹی منٛز ہیٚنُن کٕنُن تَتھ تہِ چھُ اِنسانَس واریاہ فٲیدٕ اور اَگر یُس ؤنکیٚنَس مطلب نیرِ پٔرِتھ لیوٗکھمُت نوجاوان نیرِ گورمینٹَس نیرِ بِلکُل وَنیس کہِ مےٚ دِسا لون بہٕ ہسا تراوٕ کانہہ پٔلانٹ پَنُن گوٚرمینٹَس چھُ تٔمِس ؤنکیٚنس واریاہ ہیلٔپ واریاہ ہیلٔپ واریاہ سَبسِڈی تہِ چھس دِوان لونَس پٮ۪ٹھ اور گرومینٹ تہِ چھُ وَنان یہِ گوٚژھ کَرُن کیٚنٛہہ بِزنِس گوژھ کَرُن اور تَتھ منٛز چھُ ساروے کھۄتہٕ زیادٕ اِنسانَس گۄڈٕنیتھٕے ضوٚرتھ کہِ بِزنِسس منٛز چھُ گۄڈٕنیتھٕے ضوٚرتھ کہِ دٮ۪ماغ تھاوُن پَنُن مطلب پوٗرٕ أتھۍ سۭتۍ آوُر بِزنِس سۭتۍ دٮ۪ماغ چلاوُن واریاہ تیز اور تَمہِ پَتہٕ چھُس زَبان سۄ تہِ چھَس چلاوٕنۍ اَصٕل اور اِنڈیاہَس منٛز چھُس بہٕ وَنان ساروے کھۄتہٕ مےٚ باسان بیسٹ جاے چھِ بہتریٖن جاے چھِ بِزنِس خٲطرٕ واریاہ اَصٕل تہٕ ییٚتہِ ہیٚکہِ نہٕ ییٚتہِ چھُ مےٚ باسان نامُمکِن مطلب کانہہ وَنہِ مےٚ گوژھ آسُن جوبٕے یوت وۄنۍ ہاں بِزنِس ہیٚکہِ سُہ آرام سان اَصٕل پٲٹھۍ کٔرِتھ گورمینٹ چھُ تٔمِس ہر کُنہِ لیولہِ پٮ۪ٹھ تٔمِس سۭتۍ آسان بِلکُل کانہہ تہِ چیٖز ہیٚکہِ سُہ بَنٲوِتھ کیٚنٛہہ تہِ ہٮ۪کہِ کٔرِتھ انشاءاللہ انشاءاللہ سُہ پَکہِ واریاہ برونٹھ تہٕ کوٗشِش چھِ تٔمِس پَنٕنۍ تھاوٕنۍ کیازِ ییٚمہِ ساتہٕ سُہ دٮ۪ماغ تھاوِ تیز سونچہِ برونٹھ کِتھ پٲٹھۍ پَکہٕ بہٕ مطلب طریٖقہٕ طریٖقہٕ وارٕ وارٕ وارٕ وارٕ وارٕ وارٕ چھُ سُہ اَکہِ دۄہ پَنُن مٔنزِلہٕ برابر تراوان کیازِ تٔمِس چھُنہٕ گورمینٹ پَتھر تراوان بِزنِسس منٛز کُنہِ جایہِ تَتھ تٔمِس گژھِ آسُن پَنُن تہِ طریٖقات جان اور اِنڈیاہَس برابر چھےٚ نہٕ مےٚ باسان کٕہٕنۍ تہِ جاے بِزنِس خٲطرٕ تہٕ اور بہتریٖن سے بہتریٖن ساروے کھۄتہٕ بہتریٖن شخَص چھُ سُہ یُس ؤنکیٚنَس یَتھ کَشمیٖرَس منٛز یا مطلب اِنڈیاہَس منٛز بِزنِس کرِ کیازِ یِژھ ہِش جاے بَنس نہٕ بِزنِس خٲطرٕ کُنہِ جایہِ کیازِ یِژھ ہش جاے بنٮ۪س نہٕ بِزنِس خٲطرٕکُنی جایہِ کیازِ ییٚتہِ چھُس ہر طرفُک سَپوٹ مِلان سُہ چاہے کٔنُن آسیس یا گورمینٹُک سَپوٹ آسیس مطلب چیٖز گوٚوُس تَیار خٔریٖدار تہِ چھُس اتھ بِلکُل ایویلیبٔل ییٚتہِ چھُنہٕ پروبلِم گژھان بِزنِس خٲطرٕ کیٚںٛہہ او کے تھینک یوٗ